اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھُوٕ آ جِناب مگر سۅ چھِ درٛۅج وُہ ساس رۄپیہِ تام آ کَم گژھِ